بہٕ چھیٚس اکھ پرٛایویٹ ٹیٖچر بہٕ چھیٚس سکوٗلَس منٛز کٲم کران تَتہِ تَنخواہ نِوان تہٕ تَتھ پٮ۪ٹھ پَنٕنۍ زِندگی گُزاران تورٕ یِتھۍ چھیٚس بَچَن ٹیٛوٗشَن پَڑناوان تہٕ تِمَن تٔتھۍ پٮ۪ٹھ چھیٚس پَنُن زِندگی ہنٛدۍ باقٕے خرچہٕ پَکناوان تہٕ تَمے ذریعہِ چھیٚس بہٕ پَنٕنۍ زِندگی گُزاران مےٚ چھُ کوٚرمُت یہِ فٲصلہٕ کہِ بہٕ پَکناوَن یِہٲے وَتھ ٹیٖچر سٕنٛز پیشہِ پَکناو بہٕ برٛونٛٹھ کُن تِکیٛازِ ٹیٖچر چھُ اکھ أکِس ٹیٖچر چھُنہٕ أکِس اِنسان سٕنٛز زِندگی یہِ چھِ واریاہَن اِنسانَن ہنٛز زِندگی بَناوان مےٚ ہسا کٔر یِہٲے وَتھ اختِیار کہِ بہٕ پَکناو ٹیٖچر سُنٛد پیشہٕ برٛونٛٹھ کُن